ییٚلہِ أسۍ کُنہِ جاے کانٛہہ سۄرٕپھ چھِ وٕچھان أسۍ چھِ ژَلان تَتٮ۪ن دوٗر پَتہٕ چھِنہٕ أسۍ تَتھ سایڈَس گژھان کیٚنٛہہ ییٚلہِ پَتہٕ أسۍ باغَس واغَس کُن چھِ کھسان پَتہٕ اَگر تَتہِ ہا ہاپُت واپُت اوس اَسہِ چھِ باسان چھِ ییٚتہِ چھُ ہاپُتھ أسۍ چھِ ژَلان ییٚلہِ أسۍ باغَس منٛز کھسو سۄرۄپ تَتہِ ہیٚکہِ سۄرُپھ ٲسِتھ أسۍ چھِ تھاوان بوٗٹ لٲگِتھ کۄٹھیو ہیوٚر کۄٹھیو ہیوٚر چھِ بوٗٹ لٲگِتھ بیٚیہِ ییٚلہِ کیٚنٛہہ خطرٕ چھُ اَسہِ باسان أسۍ چھِنہٕ تُکُن گژھان کیٚنٛہہ أسۍ چھِ کَران شِکٲرِس فون شِکٲرۍ چھُ یِوان ماران چھِ تٔمِس پَتہٕ تہٕ گژھان چھِ ٹھیٖک پَتہٕ سورُے کیٚنٛہہ